اَسہِ چھِ واشِنٛگ یوٗٹٮ۪نسٕلٕز پرٛوسٮ۪س واریاہ سِمپٕل بانہٕ تُلۍ گۄڈٕ چھُ وٕچھُن پٮ۪وان یہِ چھےٚ زیادٕ آیلی چھےٚ کِنہٕ کَم آیلی چھےٚ اگر زیادٕ آیلی چھِ تیٚلہ چھِ تھاوُن گَرم آب اگر کمٕے آیلی چھِ تیٚلہِ چھِ تھاوُن سِمپٕل آب پَتہٕ گٔے صابَن سۄ تُج ہُرِس پٮ۪ٹھ تہٕ دِژِس صابَن أنٛدرٕ نیٚبرٕ تہٕ کوٚر صاف تہٕ یہِ وۄنۍ چھِ کَران کٲم أسۍ ٲسۍ برٛونٛٹھ دان وان دانہٕ وانہٕ ٲسۍ آسان تِمَن پٮ۪ٹھ اوس تَمُن گَژھان تَتھ ٲسۍ تھاوان گۄڈَے رَب وَب مٔتھِتھ تہٕ سۄ ٲسۍ نہٕ پَتہٕ تَمُن لاران پھوٚت کیٚنٛہہ پَتہٕ ٲسۍ یِہوٚے رَبہِ سۭتی کَران صاف واف تہٕ سُہ اوس گَژھان صاف وۄنۍ اگر کُنہِ چھِ آسان آیلی وایلی چھُ آسان کُنہِ تَتھ چھِ أسۍ زیادٕ کھۄتہٕ زیادٕ ترٛاوان ہُہ سُہ وِم بار لِکوِڈ سُہ تھووُس لٲگتھی یا ترٛاوہوس جِف چھُ آز یِوان جِف یا سِف سُہ تھووُس ترٛٲیِتھ تہٕ تَمہِ سۭتۍ چھُ ہُہ گَژھان راتَس تھَووس ترٛٲیِتھ صُبحَس کروس سُہ چھُ آسان آیِل وایل مِٹیومُت تَمہِ سۭتۍ سُچ وُچ گَژھان صاف اوترٕ کرے اَسہِ گَرکۍ سُچ تہِ صاف تِم تہِ گٔے تَمہِ جِف سۭتۍ صاف